پیسہ پیسہ پیسہ یہِ چھُ سورُے کینٛہہ باقٕے چھِ سورُے بٮ۪کار پونٛسہٕ گژھَن آسٕنۍ تَس چھِ أسۍ ساروٕے کھۄتہٕ زیادٕ موسٹ ویلیٚو دِوان بیٚیہِ چھِ رِلیشَن شِپٕس تِمَن گوٚژھ زیادٕ فوکَس دیُٚن مٮ۪نٹَل ڈِس آڈٲرٕس چھِ واریاہ زیادٕ یِم برٛوکٕن رِلیشَن شِپو سۭتۍ چھِ گژھان بہتر چھِ مٔنی بیٚیہِ رِلیشَن شِپ یِم زٕ گَژھن آسٕنۍ باقٕے چھِ سٲرٕے لایف سٮ۪ٹٕلۍ